وٕنۍکٮ۪نَس اگر أسۍ وٕچھو اٮ۪جوکیشَن تہٕ کَشمیٖر دیٖز آر دےٚ کو اِنسایڈِٕک ٹٔرمٕز کِتھ پٲٹھۍ وَنہٕ بہٕ کہِ وٕنۍکٮ۪نَس چھِ اگر أسۍ وٕچھو بٔڑۍ بٔڑۍ سکالَر کٔشیٖر منٛزے نیران اگر أسۍ وٕچھو وۄنۍ یہِ کِتھ پٲٹھۍ چھِ ہیلٕپ کَران أکِس سٹوٗڈَنٹَس گرٛاسٕپ کَرنَس منٛز وٕنۍکٮ۪ن چھِ رِسورسِز یا یِتھ پٲٹھۍ وَنہٕ بہٕ کِہ سکیٖم وٕنۍکٮ۪ن تہِ گۄڈٕنٮ۪تھٕے اَگرأسۍ وٕچھو رِزرویشَن اگر کانٛہہ بیکوٲڈ چھِ یا ایس ٹی کیٹگٔری یا ایس سی کیٹگٔری تٔمِس چھِ گۄڈٕنیٚتھٕے گورمٮ۪نٛٹ الگ رِزَرویشَن دِوان کیٚنٛہہ پٔرسَنٛٹ چھُس رِزرویشَن دِوان سُہ چھُنہٕ مےٚ پَے کوٗتاہ چھُس دِوان الَگ الگ انٹرٛنسَن یا بدل سِکیٖمَن مَنٛز الگ الگ دِوان وٕنۍکٮ۪نَس اگر أسۍ وٕچھو کہِ گۄڈٕنیُکُے سوال ایٚجوٗکیشَن بہتریٖن اَکھ چیٖز یُس ہر کٲنٛسہِ اِنسانَس چھِ اَگر أسۍ وٕنۍکٮ۪نَس وٕچھو رِسورسِز کیٛاہ چھِ وٕنۍکٮ۪نَس اِنسانَس